میٛٲنۍ تصویٖر تُلٕنۍ چھِ واریاہ مُختلِف آسان بہٕ چھَس تُلان لۄکٹٮ۪ن لۄکٹٮ۪ن چیٖزَن یِمَن نہٕ بیٚیہِ کانٛہہ اِنسان سَنان چھُ کِہیٖنۍ پَتہٕ چھَس بہٕ تِم کَران پَبلِش